السلام علیکُم اَلحمدُ اللہ تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ چھُوا آ بِلکُل نِثار احمد چھُس فرمٲیِو حظ یا پاوَر فِٹِنٛگ سامان آ بِلکُل بِلکُل صحیح کٕنان ہَے چھِ اَدٕ بَنہِ نہ بَنے

تۄہہِ چھُو فِٹِنٛگ کَرٕنۍ تۄہہِ چھُو فِٹِنٛگ کَرٕنۍ گۄڈٕ اَدٕ صحیح صحیح گۄڈَے ؤنۍتو تُہۍ مےٚ تَتھ چھُوا تۄہہِ کٔرمٕژ اَنڈَر گرٛاوُنڈ فِٹِنٛگ پایپہٕ وایپہٕ سِلیبہِ منٛز لَبَن منٛز ترٛامژٕ کِنہٕ تَتھ چھِ چَنلہٕ فِٹِنٛگ پیٚٹھۍ کَرٕنۍ آ بِلکُل تیٚلہِ چھِ تَتھ گۄڈنِچی کَتھ یِمہٕ مین آیٹَم چھِ تِمَن لَگن تَتھ گۄڈٕنٮ۪تھ اوسُو تۄہہِ کَرٕنۍ کٲم نہ یُس تۄہہِ فِٹِنٛگ کرنہِ ییٖیِو تۄہہِ اوسوُ تٔمِس وَنُن سُہ دِیٖہوٗ تۄہہِ لیٚکِتھ کیٛاہ کیٛاہ لَگہِ وۄنۍ وَنو تۄہہِ بہٕ مین مین کیٛاہ چھُ لَگان نہ پَتہٕ وَنِوٕ تۄہہِ سُہ پانَے کَتھ تعدادَس منٛز لَگہِ ٹھیٖک چھا اٮ۪سٹِمیٹ ہہ اَدٕ بِلکُل تی چھُ لَگان یی تی لَگہِ تی لَگہِ یِہ تِمو تھوٚمُت چھُنہ تی لَگہِ باقی چھِ کیٚنہہ چیٖز تِمَن چھِ خاص کر یِم پویِنٛٹ وویِنٹ یِم گۄڈَے چھِ پٮ۪وان سٮ۪ٹ کَرٕنۍ نہ تِمو ٲسۍ تِم پنٛنہِ حسابہٕ تِم تھٲیمٕتۍ مثلاً فینہٕ خٲطرٕ کَمرَس چھِ پویِنٛٹ ژور تَمہِ خٲطرٕ تار چھِ ضوٚرَتھ سورٕے مِلہِ تار مِلہِ بَلَب مِلَن سُچ مِلَن ہولڈَر مِلَن سیٖلِنٛگ بَلَب مِلَن ٹھیٖک چھا اے کیٛاہ چھِ وَنان یَتھ فین فین اٮ۪کزاس سورٕس بِلکُل اے ٹُہ زَڈ مِلہِ ٹھیٖک چھا اٮ۪م سی بی وٮ۪م سی بی اٮ۪م سی بی بوٚکُس آسن اٮ۪م سی بی آسِوٕ ضوٚرَتھ تِم مِلَن ٹھیٖک چھا اٮ۪کزاس فین تہِ میلَن پرٛٮ۪تھ کانٛہہ چیٖز چھُ بَس یُتٕے کٔرِو تُہۍ اَکھ چیٖز کٲم تِمَن ؤنِو تُہۍ برابر کیٛاہ کیٛاہ چھُ کوٗتاہ کانٹِٹی ؤنِو تُہۍ مےٚ سیوٚد نا تعدادَس منٛز سُچ کۭتیاہ لَگن ہولڈَر کۭتیاہ لَگن بَلَب کۭتیاہ لَگن ٹھیٖک چھا بوڈ کۭتیاہ لَگن بِلکُل بِلکُل سورٕے اٮ۪لکٹرٛانِک سامان یہِ تہِ تۄہہِ لَگِوٕ تِہ بَنہِ سورٕے اَسہِ نِش چلو چلو تُہۍ ترٛٲیِو وَٹسیپَس لِفٹ بہٕ وُچھ تہٕ کیٚنہہ چھِنہٕ پرواے ٹھیٖک چھا اَدٕ حظ تُلِو روٗزیُو روٗزیوٗ رۄبَس حوالہٕ